السلام علیکُم ورحمتُہ اللہِ وبَرکاتہوٗ مےٚ چھِ ناو ماروٗش تہٕ بہٕ چھَس روزان بانٛڈی پورہ کہِ سُمرَل علاقَس منٛز یُس بانٛڈی پورہ نِش چھِ پنٛڈاہ ٹُہ وُہ کِلوٗ میٖٹَر دوٗر تہٕ اَگَے بہٕ پنٛنہِ بانٛڈی پورٕہٕچ کَتھ کَرٕ میون ہوم ٹاوُن بانٛڈی پورہ تہٕ یَتھ منٛز یُس جاے مےٚ ساروِیو کھۄتہٕ خۄش چھِ کَران سُہ گوٚو پَنُن گام یَتھ سُملَر وَنان چھِ میون یہِ گام چھِ بَہل ہَر اَنٛد بالو سۭتۍ ؤلِتھ یُس بَڑٕ خوٗبصوٗرَت چھِ تہٕ بیٚیہِ چھِ یَتھ اَکھ نالہٕ تہِ وَسان یَتھ نالَس آب چھِ واریاہ صاف آسان تہٕ أتھی نالَس سۭتۍ چھِ اَکھ ہیچری تہِ یَتھ منٛز ٹرٛاوُٹ گاڈٕ چھِ یِوان رَچھنہٕ تہٕ مےٚ کیٛازِ چھُ یہِ جاے پَسنٛد یہِ چھُ اَمۍ کِن تِکیٛازِ میٛٲنِس یَتھ گامَس منٛز نَہ چھِ صِرف ماوٹینیرِنٛگ خٲطرٕ جاے بٔلکہِ ییٚتہِ چھِ سالٲنِیَن خٲطرٕ آب تہِ واریاہ خوٗبصوٗرَت تہٕ ٹیوٗرِسٹ سٕپاٹ یِوان مانٛنہٕ تہٕ اَمۍ پَتہٕ یُس ہیچری چھُ ییٚتہِ تہٕ اَمۍ چھِ کوٚرمُت ییٚمۍ سُملَر گامٕچ زیادَے پَہَن مَشہوٗر تہٕ خوٗبصوٗرَت بَنومُت ییٚتہِ چھِ ہَر دۄہ آسان باقٕے گامَن ہٕنٛد لُکھ تہٕ باقِیَن پنٛنہِ بانٛڈی پورہ ٹاونٕکۍ لُکھ ییٚتہِ یِوان چَکر کَران تہِ بیٚیہِ چھِ یِم ٹرٛاوُٹ گاڈٕ تہِ ہٮ۪وان اَمۍ ہیچری سۭتۍ چھِ یَتھ سٲنِس گامَس بَڑٕ خاص مُقام حٲصِل گوٚمُت تِکیٛازِ یہِ گام اوس نہٕ کٲنٛسہِ ویوٚدُے مگر یَنہٕ پٮ۪ٹھ ییٚتہِ اَسہِ یہِ ہیچری سِٹاٹ کٔر گارمٮ۪نٛٹَن تَنہٕ پٮ۪ٹھ آے یہِ گام تہِ بارسَس منٛز تَنہٕ پٮ۪ٹھ گوٚو واریاہَن لُکَن یہِ گام تہِ ویوٚد اور تِم چھِ یَتھ گامَس منٛز یِتھ ییٚمہِ گامٕچ شان دوٚبال کَران وَنُن چھُم یی زِ میون فیورِٹ یُس چیٖز چھُ ییٚتہِ سُہ گٔے یہِ گام بیٚیہِ ییٚتیُک آبو ہوا صاف آبو ہوا ییٚتیُک جَنگَل یُس واریاہ گوٚن چھُ یَتھ منٛز واریاہ کُلۍ چھِ ییٚمۍ سۭتۍ نَہ صرف سون ہوا چھُ تازٕ روزان أسۍ چھِ ہٮ۪کان پَنُن پان بَچٲوِتھ پَنُن گام ماحول بَچٲوِتھ اِیَر پٕلوشن سۭتۍ بٔلکہِ یہِ چھِ اَسہِ دِوان لٔکٕر تہِ یُس لٔکٕر أسۍ نَہ صرف زالنہٕ باپَتھ بٔلکہِ مَکان بَناونہٕ باپَتھ تہِ چھِ کَران یوٗز تہٕ بیٚیہِ چھِ ییٚتہِ اَکھ فارٮ۪سٹُک تہِ سوشَل فارٮ۪سٹی ہٕنٛدۍ تہِ واریاہ زیانہِ یوٗنِٹ یِمو تَتھ منٛز واریاہ مٮ۪ڈِسنَل پٕلانٛٹس وغیرہ وغیرہ تہِ چھِ تِمو تَتھ منٛز لٲگۍمٕتۍ تہٕ تِم مٮ۪ڈِسنَل پٕلانٛٹ چھِ ہَر ؤری یِوان جمع کَرنہٕ تہٕ ہٮ۪لٕتھ ڈِپاٹمٮ۪نٛٹَس کٕنٛنہٕ اور یِموَیو جٔڈی بوٗٹیو سۭتۍ چھِ پَتہٕ گژھان یوٗنٲنی دَوا تَیار تہٕ یِم یوٗنٲنی دَوا لُکَن دِتھ واریاہ فٲیدٕ چھِ میلان تہٕ بیٚیہِ چھِ بیٛاکھ اَکھ چیٖز یَتھ گامَس منٛز سُہ گوٚو یہِ کہِ ییٚتہِ چھِ واریاہ زیادٕ اٮ۪جُکیشَن ییٚتہِ چھِ پرٛٮ۪تھ کُنہِ مَحلَس منٛز اَکھ اَکھ اٮ۪س اٮ۪س اے سٕکوٗل تہٕ بیٚیہِ چھِ ییٚتہِ پرٛٮ۪تھ کُنہِ گَرٕکۍ بَچہٕ یِمَن سٕکوٗلَن منٛز گَژِھتھ سبق حٲصِل کَران تہٕ تعٲلیٖم ہُنٛد رُجہان تہِ چھُ میٛٲنِس یَتھ گامَس منٛز واریاہ زیادٕ تِکیٛازِ ییٚتہِ چھِ پرٛٮ۪تھ کانٛہہ مول موج سَمجان زِ اَسہِ پَزَن پَنٕنۍ شُرۍ پَرناوٕنۍ تاکہِ یِم بَنَن بہتر اِنسان تہٕ بیٚیہِ چھِ سٲنِس یَتھ گامَس منٛز بیٛاکھ چیٖز ییٚتہِ چھُ اَسہِ پَنٕنۍ اَکھ کِرٛکٮ۪ٹ ٹیٖم تہِ یِمَن ہرٕ ؤری چھِ آسان باقِیَن گامَن سۭتۍ میچ تہٕ سٕٹیڈیَمَس منٛز ییٚلہِ پَتہٕ کٔمِنٹِرٛی منٛز چھُ ییٚمۍ سُملَر گامُک ناو ہٮ۪وان تہٕ لُکھ چھِ گژھان بَڑٕ خۄش گژھَن کیٛاز نہٕ تِہُنٛدِس گامُک ناو چھُ کُنہِ زبٲنۍ پٮ۪ٹھ یِوان تہِ اسلیے چھِ مےٚ یہِ واے پَنُن گام واریاہ پَسَنٛد تہٕ بیٚیہِ چھِ اَکھ بٔڑ چیٖز یُس ییٚمہِ گامُک چھِ سُہ گوٚو یہِ کہِ یَتھ چھِ روڈ تہِ واریاہ اَصٕل ییٚتہِ چھِ واٹَر سَپلَے تہِ وغیرہ وغیرہ پرٛٮ۪تھ کانٛہہ چیٖز چھِ ییٚتہِ تاکہِ روڈو سۭتۍ چھِ یہِ چیٖز گوٚمُت کہِ یور چھِ ہٮ۪کان پرٛٮ۪تھ کانٛہہ سالٲنۍ یِتھ اورٕ یور چَکرَس تہِ ہیچری پٮ۪ٹھ تہِ غرض چھُم وَنُن یہِ کہِ مےٚ چھِ یہِ پَنُن گام بَڑٕ پَسَنٛد تہٕ بیٚیہِ چھِ مےٚ اَتھ مُتعلِق یہِ چیٖز تہِ پَسَنٛد کہِ ییٚتہِ چھِ واریاہ زیادٕ تعٲلیٖم یافتہٕ لُکھ روزان بیٚیہِ چھِ ییٚتہِ پرٛٮ۪تھ پرٛٮ۪تھ ماکا محلَس منٛز پَنُن پَنُن اَکھ اٮ۪س اٮ۪س اے سٕکوٗل یَتھ منٛز لۄکٹٮ۪ن بَچَن چھَنہٕ پٮ۪وان زیادٕ دوٗر گژھُن کِہیٖنۍ تہٕ وۄنۍ چھِ تِم ہٮ۪کان پنٛنٮ۪نٕے گَرَن نَزدیٖک تعٲلیٖم حٲصِل کٔرِتھ تہِ یِمَن اٮ۪س اٮ۪س اے سٕکوٗلَن چھِکھ ٹیٖچَر تہِ تھٲیمٕتی بَڑٕ اَصٕل رٔتۍ جان تہٕ زَبَر تہٕ وۄنۍ یُس چیٖز مےٚ پنٛنِس یَتھ گامَس ہوم ٹاوُن بَنٛڈٕ پوٗرِس پَسَنٛد چھِ سُہ گوٚو مےٚ یہِ پَنُن گام أنٛدۍ پٔکۍ اَمِکۍ بال یہِ صاف تہٕ شِفاف نالہٕ تہٕ بیٚیہِ یہِ ہیچری ییٚمۍچہِ گاڈٕ سٮ۪ٹھاہ مَزٕ دار چھِ آسان تہٕ بیٚیہِ چھِ تِمہٕ بَڑٕ مٔفیٖد تہِ آسان وٕچھنہٕ تہِ تَلہٕ تہِ چھِم بَڑٕ خوٗبصوٗرَت لَگان تہٕ بیٚیہِ چھِ تِمَن مَزٕ تہِ گژھان تہٕ ییٚتہِ چہِ یِم گاڈٕ چھِ یِم چھِ واریاہ زیادٕ مَشہوٗر